چھا أسۍ پرٛژھو تۄہہِ اگر أسۍ أزِچ کَتھ کَرو أزکِس زَمانَس منٛز ٹَیکنَالٕجِی لُکھ چھِ واریاہ ایٚڈِکٹِڈ أسۍ کَرو ساروی کھۄتہٕ گۄڈٕ اگر أسۍ کَتھ کَرو موبایِل فونٕچ تۄہہِ کیاہ چھُو باسان کہِ یہِ موبایِل فون چھا أکِس اِنسانَس خٲطرٕ فٲیدٕ مَنٛد کہِ نۄقصان دِہ اگر أسۍ آز کَتھ کرو أزکہِ ٹَیکنَالٕجِی نِس دورَس منٛز یِم موبایِل فون اوس واریاہ زیادٕ فٲیدٕ منٛدٕے مَگر اَتھ منٛز چھِ کینٛہہ چیٖز یِم اِستعمال کَرُن چھُنہٕ تَگان صحیح اِنسانَس آسہِ کہیٖنۍ تہِ نہٕ اگر أسۍ اِستعمال اکھ صَحیح وَے کَرَو صَحیح طٔریٖقہٕ کرو اِستعمال تہٕ سانہِ خٲطرٕ چھُ واریاہ فٲیدٕ منٛدٕے تِکیازِ کیازِ چھُ فٲیدٕ منٛد پرٛون اکھ وَقت اکھ اوس پرٛون اکھ دور اکھ اوس یَتھ منٛز زَن ٲسۍ اوس پیوان گژھُن أکِس کٲنٛسہِ رِشتہٕ دارَس نِشَن یا کٲنٛسہِ نِش اوس پیٚوان گژھُن حال چال پژھنہِ یا خبرٕ اوس پؠوان پٔرسنہٕ یا اِنوایِٹ کَرنہٕ خٲطرٕ کُنہِ تہِ چیٖز خٲطرٕ اوس پؠوان گژھُن اَسہِ اوس لَگان کُنہِ وِز اوس لَگان دۄہ تہِ اوس لَگان یا اگر دوٗر آسہِ ہا زیادٕ زٕ دۄہ ترٛےٚ دۄہ تہِ ٲسۍ لگان یا ہفتہٕ تہِ ہیٚکیا لٔگِتھ یا دَہ دۄہ تامَتھ ہؠکہٕ ہا لٔگِتھ تہٕ وٕنکِس وَقتہٕ اَگر کَرو کَتھ موبایِل فون سۭتۍ ملِیو أسۍ یہِ فٲیدٕ کہِ أسۍ ہؠکو وِدِن سیٚکنٛڈٕس وِدِن مِنٹٕس ہیٚکو أسۍ کانٛہہ تہِ کٲم اَنجام دِتھ اَتھ فونَس پؠٹھ تہٕ کانٛہہ تہِ حال چال پٔرٕژھِتھ کٔرِتھ یا سٕٹَڈِی ہٕنٛز کَتھ کَرو أسۍ اَمہِ فون پِٮ۪ٹھ ہِیَکَو ہِیوٚک اَسہِ واریاہ زیادٕ سٕٹَڈِی منٛز تہِ فٲیدٕ تُلِتھ ایٚجُکیشَن منٛز تہِ فٲیدٕ مِلِتھ تہٕ ایٚڈِکشَنَس منٛز اگر وٕچھو أسۍ کینٛہہ مطلب تِم تہِ اِنسان یِمو اَتھ تِتھ پٲٹھۍ یوٗز کوٚرُکھ کہِ غلط اِستعمال کوٚرُکھ تِم گٔے ایٚڈِکٹہٕ چاہے گَیمِنٛگٕس تھرٛوٗ یا چاہے کانٛہہ بیٚیہِ تہِ کانٛہہ یِم چیٖز ٲسۍ یِمَو سۭتۍ یِم اَیڈِکٹہٕ گٔے تہٕ آل اوٚوَر وٕچھو أسۍ تُہۍ موبایِل فون اوس فٲیدٕ منٛدٕے تہٕ امہِ سۭتۍ اوس واریاہ آرام مِلان واریاہ فٲیدٕ مِلَان پرٛؠتھ کُنہِ أکِس چیٖزَس منٛز ٹایِم اوس بَچان تہٕ مگر اَسہِ چھُنہٕ تَگان صَحیح اِستعمال یہِ کَرُن کِہیٖنۍ تہِ نہٕ تہٕ اوٚوَرآل اوس یہِ فٲیدٕ منٛدے اگر أسۍ أزکہِ کَتھ کَرو موبایِل فون تۄہہِ ووٚنو حالانٛکہِ یہِ چھُ ضٔروٗری چھُ نۄقصَان دہ تہِ چھُ کیازکہِ بَچہِ چھِ یِم چھِ واریاہ زیادٕ ایٚڈِکٹِڈ گژھان نوٚو ڈَاوُٹ یِم بٔڑۍ چھِ تِمَن چھُ موبایِل فون واریاہ زیادٕ ضٔروٗری آز چھِ سٲرٕے کٲم مَانَو ٲسۍ أتھۍ پؠٹھ گژھان چاہے سٹوٗڈَنٹٕسَن ہٕنٛز کَتھ کَرو بَچہِ تہِ چھِ أتھۍ پؠٹھ پَران مگر تۄہہِ چھُو باسان سُہ اَکھ بَچپَن یُس بَچَن منٛز اوس سُہ چوٗنٛکہِ موبایِل فون یِم کاٹوٗن وٕچھ وٕچھ سیٖریَلٕز وٕچھ وٕچھ تۄہہِ چھُو باسان سُہ بَچپَن گوٚو بَچَن نِش ختم ہاں یِمَو سۭتۍ گوٚو سُہ بَچپَن ختم تِکیٛازِ ییٚلہِ نہٕ برونٛہہ کالہِ بَچَن ٲسۍ نہٕ دِوان فون کِہیٖنۍ تہِ نہٕ یِم ٲسۍ آسان یَلہٕ فِرِی یِم ٲسۍ وۄتھان چاے چَوَان یا سُہ یِوان اَکھ بَیٛاکھ ہمسایَن ہُنٛد ٲسۍ گژھان یا نؠبَر ٲسۍ شُرؠن سۭتۍ آسان گِنٛدان اورٕ یورٕ کَران گِنٛدان کَران فِٹ ٲسۍ روزان ہؠلدی ٲسۍ روزان یِمَن فِٹنؠس تہِ صحیح روزان وٕنکؠس وقتہٕ وٕچھو أسۍ بَچہِ چھُ آسان یہِ چھُ سُپٕہ پؠٹھ شام تام آسان أتھۍ فونَس پؠٹھٕے بِہِتھ تمہِ سۭتۍ زَنہٕ واریاہ بؠمارِ تہِ گٔے پٲدٕ یِمَن منٛز ہَیٚلدِی تہِ روٗدۍ نہٕ کِہیٖنۍ یِہٕنٛز فِٹنؠس تہِ روٗزنہٕ صحیح کِہیٖنۍ نہٕ تہٕ فِٹ تہِ روٗدۍ نِمہٕ کِہیٖنۍ تِکیازِ تتھ چھُ وجہ کہِ یِم بیٹھۍ فونَن سۭتی کینٛہہ گٔے پرابلمِ گٔے لایِٹہِ ہٕنٛز تہِ کینٛژھَن أچھَن ہٕنٛز پرابلِم تہٕ اوٚوَرآل چھُ غلطٕے اَسہِ لَکٹؠن بَچَن یِم فون دِنۍ أسۍ اگر کَتھ کَرو لۄکٹؠن بَچَن ہٕنٛز واریاہ ضروٗری چھےٚ یِہٕنٛز پَرؤرِش صحیح پٲٹھۍ کَرٕنۍ یِمَن بَچن چھُ گِنٛدُن تہِ ضروٗری پَرُن لَیکھُن تہِ ضروٗری البَتَہ ٹَیٚکنالٕجِی تہِ چھےٚ تَتھ سَتھ سۭتۍ سۭتۍ یِمن ہیٚچھِنۍ ضٔروٗری مگر تۄہہِ چھُو باسان اَیٚز پَیرَنٛٹٕس یِم چھِ یہِ ٹَیٚکنالٕجِی یا موبایِل فون یِم چھِ بَچَن یہِ دِوان تاکہِ تِم ہؠکَن چھُٹکار پٲیِتھ تِم ہؠکَن پَنُن ٹایِم نوٚو پَننِس پانَس سۭتۍ تھوڑا بہت ٹایِم دِتھ تَمہِ کہِ وجہ سۭتۍ چھِ بَچہِ یوٗتاہ تٔمِس موبایِل فون چھُ دِوان سُہ چھُ اَیٚڈِکٹِڈ گَژھان تہٕ پَیرَنٛٹ چھُ کایِنٛڈ آف فرٛیٖڈَم ژھانٛڈان سُہ چھُ وَنان بہٕ گٔژھ سُہ روزُن فِرِی تہٕ سُہ چھُ تٔمِس یہِ موبایِل فون دِوان تاکہِ سُہ تُلہِ أمِس بَچَس تھَف تۄہہِ چھُو باسان یہِ چھُ صحیح کِنہٕ یہِ چھُ غلط اوٚوَرآل چھِ غلطی اَکِس پَیرَنٛٹ سٕنٛزٕے یہِ بَچَس یِتھ پٲٹھۍ فون دِیُن تٔمِس نہٕ ٹایِم دِیُن کِہِنۍ پَنُن پان فِرِی تھاونہٕ خٲطرٕ گژھِ فون بَچَس سۭتۍ گِنٛدنَس لَگُن تہٕ أسۍ روزہَو فِرِی مگر چھُ غلط اگر أسۍ بَچَس فون چھِ دِیُن سٕٹَڈِی پٔرپٕز خٲطرٕ ایٚجوکَیشَن پٔرپٕز خٲطرٕ تَمہِ خٲطرٕ چھِ یِوان کینٛہہ ٹَیبلِٹٕس کینٛہہ ٹَیبٕز یِوان یِم سٕٹَڈِی ایٚجوکَیشَن ٹَیبٕز چھِ آسان یِمَن زَن یِم گَیمِنٛگ وغیرہ فَیسَلٹیٖز چھِنہٕ آسان کِہیٖنۍ یا یِم یوٗٹِیوٗب وغیرہ ویٖڈیووٕز فَیسَلٹیٖز چھِنہٕ آسان تِتھ پٲٹھۍ کِہیٖنۍ تِمَن زَن خٲلی ایٚجُکَیشَن پٔرپٕز خٲطرٕ اگر أسۍ تِم استعمال کَرو تِم کَرو پَرٛٮ۪فَر پَنٛنَؠن بَچَن خٲطرٕ تہٕ تِم روزان اَمہِ سۭتۍ بؠسٹہٕ تِکیازِ تِمَن روزِ نہٕ سُہ ایٚڈِکشَن تہِ گژھِ ہؠک نہٕ کِہیٖنۍ تِم روزان کھٔٲلِی پَرنَس کُنَتھَن تہٕ بیٚیہِ ہؠکَن تِم تِہٕنٛز تَربِیَت تہِ واریاہ اَصٕل صَحیح گٔژھِتھ چَلو واریاہ واریاہ شُکریہ زِ اَسہِ زٲنۍ تُہنٛز رَاےٚ کہِ یُس یہِ موبایِل فون چھُ اَمہِ سۭتۍ کوٗتاہ فٲیدٕ ہیٚکہِ أکِس بَچَس وٲتِتھ تہٕ کوٗتاہ نۄقصان تُہُنٛد شُکریہ